ہیلو اَسلامُ علیکُم وعلیکُم سلام ٹھیٖک چھِوٕ اچھا ٹھیٖک آ اَصٕل پٲٹھۍ ژےٚ کیٛاہ آز واریاہ کٲلۍ فون کَران اۭں اچھا ٹھیٖک اَسہِ آسِہَا دیُتمُت ژےٚ چھے پاےٚ یِم اوترٕ گُزرے نہ أسۍ لٔگۍ نہ پَتہٕ تَپٲری آوٕرۍ تٔتھۍ سۭتۍ لٔگۍ تہٕ نہ تہِ وَنے مےٚ یِمَن بَاے جانَس تہِ وَنے مےٚ أسۍ دِمو دیوار یہِ چھُ گژھان غلط پانے غلط چھُ گژھان ژٕ کَتہِ مےٚ نہ ووٚنُے نہٕ ژےٚ چھا غلط وَنان کیٚنٛہہ اَدٕے کیٚنٛہہ نہٕے چھُنہٕ وَلَے بہٕ کَرے شامَن ژِےٚ فون یورَے بہٕ وَنَے ژےٚ شامَن جَواب چلو بِہہ خۄدایَس حَوالہٕ